سٲنِس اٮ۪ریاہَس منٛز چھِ مطلب اَگر آرٹٕچ کَتھ کرو یا کرٛیفٹٕچ پَشمیٖن مطلب شال کٲم یُس کران چھِ یا تِلہٕ کٲم أسۍ کران چھِ مطلب پَشمیٖن شال یِما کَشمیٖرَس منٛز مَشہوٗر چھِ تَمِکۍ کٲم چھِ مطلب ییٚتہِ کران سٲنِس یتھ سٲنِس گامَس منٛز أسۍ چھِ تَمہِ خٲطرٕ مَشہوٗر

تَمِکۍ ڈِزایِن یِم چھِ تِم چھِ واریاہ مطلب واریاہ مَشہوٗر چھِ اٮ۪ڈوَٹیٖزِنگ منٛز تہِ چھُ اَکہِ دوٚیہِ لَٹہِ اِستعمال آمٕتۍ یِم کرنہٕ تہٕ فٮ۪شَن شوزن منٛز تہِ چھِ آمٕتۍ استعمال کرنہٕ تِکیازِ واریاہ اَصٕل کٲم چھِ ییٚتہِ کران یُس آ مطلب پَشمیٖن چھِ شالَن پٮ۪ٹھ چھِ کٲم کران یا عربی رُمال چھےٚ آسان تِمَن پٮ۪ٹھ چھِ کٲم کران تہٕ واریاہ مَشہوٗر چھِ تہِ تَمہِ خٲطرٕ یہِ